ہیٚلو سلام علیکُم ہے ٹھیٖک پٲٹھۍ چھُو حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ اٮ۪ن جی او آ تہٕ بہٕ اوسُس وۅتھان بہٕ کَرٕ ہا یہِ تُہُنٛد اٮ۪ن جی او کَرٕ ہا بہٕ جوایِن آ اَتھ چھِ کیٚنٛہہ وجوٗہات نَتہٕ اوس نہٕ مےٚ شوق کیٚنٛہہ مگر اَتھ چھِ کیٚنٛہہ وُجوٗہات کہِ جۄایِن کَرنس یُس ہسا یہِ سون گام چھِ یہِ چھُ وارِیاہ پست گام ییٚتہِ چھَنہٕ اَسہِ کُنہِ رنٛگہٕ کانٛہہ فیسلٹی میلان کیٚنٛہہ بہٕ اوسُس دَپان اَمی تُہٕنٛدِ وَسالت ما گَژھِ گَژھِ ہے اَتھ تھوڑا ییٚتہِ ڈیولپمٮ۪نٛٹ گامس اَمہِ وجہ سۭتۍ اوسُس بہٕ یژھان یہِ تھوڑا جۄایِن کَرُن حظ تُہنٛد اٮ۪ن جی او مےٚ حظ مےٚ حظ لٔج ٲدۍ پےَ تہٕ مےٚ تُل تہٕ مےٚ کوٚرمو مےٚ کوٚڑ اَتہِ نمبر اَتہِ پٮ۪ٹھ تہٕ مےٚ کوٚرمو تۄہہِ فون اَتھ بہٕ چھُس آلریٚڈی اَیجوکیٚٹِڈ حظ مےٚ چھُ پی جی وِی جی کوٚرمُت تہٕ روزگارا تہِ چھُنہٕ کِہیٖنۍ أسۍ چھِ کَران حظ اَٮ۪س کے بالا بانٛڈی پورا ڈِسٹرک بانٛڈی پورا بِلکُل ہَے بہٕ حظ چھُس ریٚڈی بِلکُل ریزوٗم ویزوٗم حظ بناوٕ بہٕ مےٚ کیٛاہ حظ لگ بناونس یہ کُس مسلہٕ آن لایَن چھا حظ مےٚ ریزوٗم ترٛاوُن کِنہٕ مےٚ چھُ ہُہ آف لایَن ترٛاوُن ٹھیٖک چھُ آن لایِن ریزوٗم حظ چھُ مےٚ بنٲوِتھ بہٕ کَرہو تۅہہِ واٹٕس ایپس پٮ۪ٹھ ٮسٮ۪نٛڈ حظ تہٕ اَسہِ حظ ییٚتہِ گامَس منٛز مسٲیِل وارِیاہ حظ اَسہِ دوٚپ تاکہِ یِمن ما میلہِ اَسہِ کُنہِ طریٖقہٕ مدتھا یہِ مصایِب سٲنۍ ما گَژھن حل تۅہہِ چھُو پیی اَسہِ چھِ ییٚتہِ وارِیاہ پرٛابلِم یَتھ گامس منٛز ییٚتہِ اوس کار تہِ سُہ تہِ گوٚو ٹھپ سُہ تہ بیٛوٗٹھ درسگاہ چھِ ییٚتہِ وارِیاہ ییٚتہِ چھِنہٕ مطلب ییٚتہِ چھِ واریاہ کیٚنٛہہ غر یٖب یِمَن حظ ہیلپٕچ ضروٗرت چھِ کیٛازِ تِمَن چھِ بِچارَن کورِ وورِ تِمَن اوس خانٛدَر وانٛدَر کَرُن یا ونٛدٕ چھُ یِنہٕ وول

ہَے اَسہِ حظ چھِ ییٚتہِ پرٛابلِمے پرٛابلِم حظ یہِ مطلب تُہۍ ؤنِو مےٚ مطلب ییٚتہِ کۄس پرٛابلمِ گٔے اَسہِ حظ چھِ ییٚتہِ تیٖژ پرٛابلِم کہِ وجہ چھُ سُے کہِ مےٚ کوٚرمو تۅہہِ فون تہٕ بہٕ اوسُس دَپان تہِ چھا خۄش قٕسمٔتی کُنہِ طریٖق بنیٛاو ہَسا تُہُنٛد اَسہِ چھِ یہِ اَمہِ موٗجوٗب کوٚرمو مےٚ تۄہہِ فون حظ اَسہِ چھِ واریاہ پرٛابلِم حظ ییٚتہِ گامَس بہٕ نہَ ہٮ۪کو نہٕ تۅہہِ ؤنۍتھٕے یَتھ کٕژاہ پرٛابلِم چھِ یہِ چھِ پرٛابلِمَے یوت گام حظ ٹھیٖک حظ ٹھیٖک